مےٚ حظ کَریو ایمازانس پٮ۪ٹھ بیگ آرڈر مگر سُہ ووتٕے نہٕ پَتہٕ کوٚر مےٚ ایمازان کَمپٔنی سۭتۍ کَنٹیکٹہٕ کہِ یہِ میٛٲنۍ پرٛابلِم کٔرِو سالوٗ منٛزٕ گٔے زٕ دۄہ تہٕ تِمو سوٗز مےٚ بیگ کوٚرُکھ ڈیٚلوَر مےٚ روٚٹ سُہ مےٚ کوٚر سُہ رٔسیٖو